السلام علیکم ہے یہِ کیاہ آرڈر اوس یہِ اوسا یہِ یہِ گوٚو تاون یہِ گوٚوا کرٛیٚٹِن سوزُن ساروی کھۄتہٕ سیف سِپلِمینٛٹ اوس یہِ واریاہ ساروی مطلب یہِ چھُ مو ساروٕی کھۄتہٕ زیادٕ یہِ رِسٔرٕچ چھِ أتھۍ پٮ۪ٹھ گٔمٕژ أتھۍ سَپلِمینٛٹس پٮ۪ٹھ کہِ یہِ چھُ سیف یوٗز کَرُن تۄہہ چھِو کیا تام پوٚڑرا سوٗزمٕژ یہِ چھُ گلکوزہ ہیٚو باسان آبَس منٛز گٔلِتھ نہ چھُ یِوان سَمجھ کانٛہہ چیٖز نہ کانٛہہ چیٖز چیٚوان زَن چیٛوان گلکوز یہِ گوٚو واریاہ غلط یہِ گوٚو ظلُم یِم گٔیے انسانَس پۄنٛسہٕ کھیٚنۍ فضوٗلَس پٮ۪ٹھ ناو چھُ ییٚتہِ پٮ۪ٹھ کٲلکیتھ تامتھ بِگ مَسل نیوٹریشن بِگ مَسل نیوٹریشن فٲیدٕ چھُ نہٕ اَمہِ منٛز کِہیںی نیران یہِ گوٚو واریاہ غلط بیٚیہِ چھِ نہٕ زُوَس گژھِ نہٕ اِنسان گنٛدُن کِینہہ یہِ چھُ اِنسان کھٮ۪وان یہِ چھُ اِنسان پَنٕنِس جسمَس منٛز تراوان تاکہِ مےٚ مِلہِ فٲیدٕ وَن ییٚلہِ نۄقصان گوٚو تیٚلہِ کیاہ فٲیدٕ آو پۄنٛسہٕ لاگُن بٔڑ بٔڑ ڈَبہٕ اَنو ییٚتہِ پٮ۪ٹھ کٲلکیتھ تام یہِ مہ چلہِ یہِ چھُ واریاہ غلط یہِ چھُ زَن کھںٛڈ گلکوز چھُ نہ گلکوز سُہ گلکوز ڈی دِوان تِم کِمپوڈر تِتھٕے پٲٹھۍ برابر سُیٕے کٕہینۍ مَزٕ چھُ نہٕ اتھ فٔضوٗل ایٚٹم چھُ یہِ واریاہ فٔضوٗل ایٚٹم پۄنٛسہٕ زایہِ کَرٕنۍ بیٚگار کٲنٛسہِ پَزِ نہٕ یہِ ہیوٚن